ہے ون سا اگر ہسا اسہِ لفٕظ چھُ کوٚرمُت چانہِ ایٚجنسی سۭتۍ کہِ أسۍ ہَسا ہیٚکوے نہٕ ژےٚ اَسہِ ہَسا چھِ کٔرۍ مٕتۍ کٔرۍ مٕتۍ بانڈی پوٗرہ پٮ۪ٹھ گانٛدربل تانۍ زٕ ساس رۄپیہِ بہٕ ہسا ہیٚکے نہٕ زیادٕ دِتھ کِہیٖنٛۍ ژٕ کَر تہٕ خَبر کیٛاہ تہِ اَتھ تَگہِ نہٕ زیادٕ کِہیٖنٛۍ یہِ چھُنہٕ چَلان کُنہِ تہِ صوٗرتَس منٛز ہیٚکے نہٕ بہٕ ژےٚ اَتھ زیادٕ دِتھ بوٗزتھا ژٕ مہٕ کَر یہِ بکواس ہے کیٛاہ سا کیٛاہ چھُکھ وَنان ژٕ ژےٚ یوٗتھ لگہِ ایٚجنسی کیٛاہ پاے چھِ ایٚجنسی منٛز چھِ یِم نفرا تَتہِ بِہتھ تِم چھِ اَتہِ نَہ حظ تُہۍ کٔمۍ ووٚنو وٕ تیٚلہِ تِم تَتہِ تھاوٕنۍ أسۍ ما چھِ تَمِکۍ رسپانسِبٕل ژٕ تھاوَکھ تَتہِ نفر کُس کیٛاہ چھُ وَیا ایٚجنسی پٮ۪ٹھٕے کَتھ مےٚ ما چھِ ڈیٚریکٹ ژےٚ سۭتۍ تَمہِ ساتہٕ ڈیٖل کٔرۍ مٕژ اگر حظ تُہۍ آسمان تہِ کٔھسِو اَتھ تَرنو نہٕ پونٛسہٕ ایٚکٕسٹرا کِہیٖںٛۍ اَتھ چھِ زٕ ساس رۄپیہِ لفظ کٔرۍ مٕتۍ یِم زٕ ساس دِمہٕ بہٕ تَمہِ زیادٕ ہیٚکہِ نہٕ گٔژھِتھ کیٚنٛہہ تۄہہِ چھِ نہٕ برابٔردی کہیٖنۍ تُہۍ کٔرو پننہِ ایٚجنسی سۭتۍ کَتھ کہِ فلٲنۍ گٲڑۍ کۭتِس منٛز چھِ بُک آمٕژ کَرنہٕ اَتھ ہیٚکو نہٕ أسۍ دِتھ کِہیٖنٛۍ اگر تُہۍ خَبر کیٛاہ تہِ کٔرِو آسمان کٔھسِو زٔمیٖنس پٮ۪ٹھ یا زٔمیٖن وٲلِو آسمانس پٮ۪ٹھ کِہیٖنٛۍ چَلہِ نہٕ اَتھ بوٗزتھا فضوٗل بکواس کَران یَتھ دِ حظ یَتھ دِ حظ کیٛاہ دِمہٕ ہوے ووٚن اَتھ تَرِ نہٕ کِہیٖنٛۍ تہٕ کِہیٖنٛۍ کِہیٖنٛۍ مَعانے گوٚو کِہیٖنٛۍ کہیٖنۍ تَریس نہٕ کیٛازِ دِمٕے ژےٚ بہٕ زیادٕ مےٚ وَن تہٕ ژٕ کَتھ اَکھ لفظ یُس گوٚو زبان یۄس دِژ تیوٗت چھُ پے کَرُن نَہ ہیٚکو أسۍ کم پے کٔرِتھ نَہ دِمٕے بہٕ ژےٚ کم پونٛسہٕ نَہ دِمٕے بہٕ ژےٚ زیادٕ پونٛسہٕ یوٗتاہ مےٚ لفظ چھُ کوٚرمُت تیٖتاہ پونٛسہٕ دِمٕے بہٕ ژےٚ بَرابر ہے تٔمیٖز سان کَر حظ کَتھ کیٛاہ چھُکھ فضوٗل بکواس کَران مےٚ دِ حظ پونٛسہٕ کَتھ دِنٕے ژےٚ پونٛسہٕ کیٛازِ دِموے عَلاو ژےٚ چھےٚ چیٚٹھۍ تیٚلہِ نیرُن ژےٚ ووٚنُتھ نَہ تِمن نیرنہٕ وِزِ تَلا یار مےٚ کوٗتاہ چھُ یِمن دِیُن ووٚن تَکھ نَہ تیٚلہِ کَتھ ژٕ فضوٗل بکواس کَران یِکھ کیٛازِ نہٕ کیٛازِ نہٕ وۄنٕے کیٚمۍ ژےٚ تیٚلہِ تَتین نیرُن بہٕ ہسا وۄتُس ییٚتٮ۪ن اگر ژےٚ پونٛسہٕ چھِ نہ ضوٚرتھ ژٕ رٹھ چھِی نہٕ ضوٚرتھ کِہیٖنٛۍ بہٕ کَر اتھ بہٕ کَرٕ تیٚلہِ ایٚجنسی والین ایم پے ژٕ رٔٹہِ زٕ تیٚلہِ تٔتی پونٛسہٕ بہٕ تَراوے تِمن ایٚکاوٹس نیر نیر خۄدایس حَوالہٕ مَہ اَن کِھیی ؤلِتھ کِہیٖنٛۍ کیٛازِ ژٕ کَتھ پٮ۪ٹھ بکواس کَران مےٚ ووٚن نَہ اَتھ تَرن نہٕ اَمہِ زیادٕ پونٛسہٕ کِہیٖنٛۍ نَہ مطلب گوٚو نَہ کِہیٖنٛۍ تَرنَس نہٕ ژٕ کھس تہٕ آسمان تہِ اَتھ نَہ چلہِ نہٕ کِہیٖنٛۍ لفظ یہِ گوٚو تہِ گوٚو اےٚ کیٛاہ سا چھُکھ فضوٗل بکواس کَران ییٚمہِ ساتہٕ بہٕ ژےٚ گاڑِ کھوٚت سے ژٕ ؤنہِ زِہا مےٚ تیٚلہِ تَمہِ ساتہٕ دٔپۍ زِہے یَتھ کیٛاہ حظ چھُی لَفظ ژےٚ دوٚپُتھ کھسا گاڑِ ژےٚ اوسوے یہِ تُہۍ چھِو حظ فَلٲنۍ کھس حظ گاڑِ تہٕ ییٚتٮ۪ن چھِہم ییٚتٮ۪ن وَاتہِ نٲیِتھ چھِہم ژٕ لاگان نٔکھرٕ وۄنۍ ژٕ ؤنہِ زِ ہا مےٚ کھسنہٕ وِزے تیٚلہِ یہِ چھُ بہٕ تہِ وَنہٕ ہا تٔتی ایٚجنسی والین بہٕ دَپہٕ ہس یَیٚٮ۪تَھ سوزِو سا بِدل گٲڑۍ یَتھ ایٚمونٹس پٮ۪ٹھ اگر زٕ ساس رۄپیہِ کٔرۍ مٕتۍ چھِ ژٕ نِسا زٕ ساس واپس بہٕ سے ژےٚ وَنان بہٕ دِمے نہٕ ژےٚ زٕ ساس مگر ایٚکٕسٹرا کِتھ پٲٹھۍ ہیٚکے بہٕ ژےٚ دِتھ ہے اَکھ رۄپاے نَہ حظ تَری نہٕ ایٚکٕسٹرا اگر ژٕ آسمان کھسکھ أڈ أٹھٲنی تہِ تَری نہٕ ایٚکٕسٹرا ژےٚ

تیٚلہِ پَزی نہٕ ژےٚ گَرِ نیرُن کِہیٖنٛۍ ژےٚ پَزی نہٕ ٹرانسپوٹ چَلاوُن کیٚنٛہہ اَتھ چھِ زَبان بیٚیہِ یُس کِراے آسہِ ژٕ ون تہٕ مےٚ یِم کٔژھ کِلومیٖٹر چھِ ہاڈٕلی ییٚلہِ سَمن زیادٕ سے زیادٕ سَمن یِم پانٛژھ ترٕہ ٹُو ژتجی ژتجی کِلومیٖٹر ژتجی ہن کِلومیٖٹرن شوٗبنا ترٛےٚ ساس رۄپیہِ کِراے بے بے بیٚیہِ وَن سایڈ اَسہِ کیٛاہ ٹوٗ سایڈ چھَا یہِ گٔے کَتھا چھِ تَرنٕے نہٕ اَتھ مےٚ ووٚنُے تَرنٕے نہٕ نَہ مطلب گوٚو نہَ اَد ژےٚ کیٛاہ ٲسی کَرُن کیٛاہ نہٕ ٲسی کَرُن تَتھ ہیٚکہٕ نہٕ بہٕ کٔرِتھ کِہیٖنٛۍ البتہ پونٛسہٕ تَرنٕے نہٕ ژےٚ کینٛہہ ایٚکٕسٹرا کِہیٖںٛۍ دِمٕے نہٕ اگر ژٕ آسمان تہِ کَھسکھ کیٛازِ کیٛازِ دِمٕے ژےٚ مَہ چھِ یارٕ مغَزن ٹاس فضوٗل کَتھٕ چھُکھ کَران ووٚنٕے کٔمو ژےٚ تیٚلہِ تَتٮ۪ن گٲڑۍ نِنۍ ووٚن کٔم ژےٚ ژےٚ وُنہِ نَہ کرناو ایٚجنسی والین سۭتۍ کَتھ کَروٗ فون یِمَن کَرُکھ فون بہٕ کَرٕ کَرٕ کَتھ اَ چور کُس تانۍ سوٗزمُت یِم ایٹ لیٖشٹہٕ گۄسُے ژےٚ طٔریٖقہٕ آسُن دۄہٕے یُس نیٚبر آسہِ دُ ییٚمِس ییٚمِس یہِ کار آسہِ ژےٚ چھے نَہ پیی کہِ کسٹَمَرس سۭتۍ کِتھٕ پٲٹھۍ چھِ کتھ کَرٕنۍ کَران کیٛاہ ژٕ ژٕ کُس ہِش ڈراما بٲزی چَلاوان یَتھ ترنہٕ ایٚکٕسٹرا کٕہٕنٛۍ تہِ ژٕ دَپکھ اَکھ رۄپے سُہ یی نہٕ ایٚکٕسٹرا ژےٚ یَتھ برابٔردی چھے ویٚل اینڈ گُڈ چھے نہٕ کیٚنٛہہ بیٚہہ خۄدایس حَوال اَتھ تَرنہٕ نیر نیر زٕہٕنۍ نہٕ اگر ژٕ آسمان کَھسکھ آسمان کھالہٕ ہن زٔمیٖنس پٮ۪ٹھ زٔمیٖن والَکھ آسمانَس پٮ۪ٹھ توتہِ نہٕ زَانٛہہ بوٗزتھا بوٗزتھا جٔگرا یہِ نَہ گژھِ نہٕ توٚتانۍ کِہیٖنٛۍ اگر خَبر کیٛاہ تہِ ژٕ کَرکھ ژےٚ یَتھ پٮ۪ٹھ بَرابٔردی چھے دۄن ساسن پٮ۪ٹھ ژٕ رٹھ

اَمہِ زیادٕ ہیٚکہِ نہٕ اَتھ گٔژھِتھ کِہیٖنٛۍ نَہ گَژھیٚس کَم یہِ اَسہِ لفظ چھُ کوٚرمُت تیوٗت ییٚکو أسۍ بَرابر دِتھ نہَگکژھِ تَتھ زیادٕ نَہ گژھِ تَتھ کَم فاینَل زٕ ساس